اَلسَلامُ علیکُم وَرحمتُہ اللہِ وَبَرَکاتہوٗ گۄڈٕ ہَسا سانہِ علاقَس منٛز حظ چھِ سوپورٕ سایڈَس حظ واریاہ واریاہ زیادٕ یِوان یہِ فِش قٕسم رَٹنہٕ حظ واریاہ واریاہ زیادٕ یِمَن حظ چھِ آسان بیٚیہِ ڈِمانٛڈ تہِ ہاے حظ واریاہ ہاے ڈِمانٛڈ آسان حظ واریاہ دوٗرِ پٮ۪ٹھ چھِ یِوان حظ یِمَن گاڈَن نِنہِ خریٖدار چھِ یِوان واریاہ دوٗرِ پٮ۪ٹھ یِمَن حظ چھِ پرٛایز گژھان سِٹاٹ گۄڈٕ حظ چھِ گژھان ڈۄڈ ہَتھ حظ چھِ گژھان مان ژٕ لۄکٹٕے قٕسمہٕ تَمہِ حظ چھِ گژھان تَمہِ بوٚڈ قٕسم چھِ گژھان ڈاے ہَتھ تہٕ بَس پانٛژھ ہَتھ پانٛژ ژورَن ہَتَن تام چھِ اَتہِ دِوان تہٕ یہِ چھِ واریاہ اَصٕل پرٛایز باقیَن جایَن نِیِو تُہۍ باقیَن جایَن دِنہٕ ساسَس کَم کینٛہہ سون ایریا چھِ یہِ چھِ واریاہ کَم تہٕ واریاہ واریاہ واریاہ کَم زیادٕ دِوان وٕنۍکٮ۪س پرٛ پرٛایز کَم حظ تِکیٛازِ اَتہِ چھِ یہِ زیادٕ گاڈٕ گاڈٕ چھِ یِوان لَبنہٕ زیادٕ حظ أتی حظ تہٕ تیوٗ مےٚ چھِنہٕ تیٖژاہ پَتہ سٲنۍسٕے ایریاہَس منٛز چھےٚ یِوان زیادٕ گاڈٕ لَبنہٕ کِنہٕ باقیَس مگر سٲنِس مےٚ باسان زیادَے چھےٚ یِوان ایریاہَس منٛز گاڈٕ لَبنہٕ حظ باقٕے شُکریہ